یہِ اسلامباد چھِ وۄنۍ وۄنۍ مطلب کہِ گۄڈٕ گۄڈٕ چھِ ٲسۍ مٕژ تتہِ واریاہ سختی غریٖبی چھِ ٲسۍ مٕژ مطلب کہِ ییٖتیا امیٖر آز چھِ تیٖتیا چھِنہٕ کینٛہہ مطلب کہِ یورٕ تہِ چھِ ٲسۍ مٕتۍ واریاہ غریٖب مطلب کہِ وۄنۍ وۄنۍ لٔجۍ تِمو خلقو ترقی کَرٕنۍ اسلامباد کٮ۪و لٔجۍ وۄنۍ وۄنۍ ترقی کَرٕنۍ مطلب کہِ ژوٗنٹھۍ باغ چھ دانہِ زٔمیٖن چھُو دُکان چھُ گاڑِ چھِ مطلب کہِ أکِس أکِس گامَس منٛز چھِ ٲٹھ ٲٹھ نَو نَو کالیج چھِ سکوٗل چھِ مدرسہ چھِ مطلب آز برونٛہہ دہ ؤری چھ اوسمُت گاڑِ چھَنہٕ آس مژٕ کُنہِ گاڑِ چھَنہٕ آسہٕ مژٕ پیدل چھِ ٲسۍ مٕتۍ لُکھ سفر کران اسلامباد ہسپتالن منز چھَنہٕ فیسلٹی ٲسۍ مٕژ سکوٗلَن منٛز چھنہٕ فیسلٹی ٲسۍ مٕژ آز چھِ آز چھِ دور أزیُک دور چھُ چَلان آز چھُ أکِس أکِس گامَس منٛز چھِ ژور ژور سکوٗل پانٛژھ پانٛژھ سکوٗل چھِ مدرسہ چھ کالیج چھِ یہِ چھِ گاڑِ چھِ لُکَن آز واریاہ واریاہ تہِ کینٛہہ فیسلٹی چھِ آز لُکَن آزچھِ واریاہ فیسلٹیٖز مطلب أزکِس دورَس منٛز آز برٛونٛہہ دہ ؤری چھَنہٕ ٲسۍ مٕژ ییٖژ فیسلٹی کینٛہہ ییٖژاہ مطلب آز چھِ ییٖژ فیسلٹی آز چھِ یہِ تَمہِ دۄہ چھنہٕ ٲسۍ مٕژ تیٖژ فیسلٹی کینٛہہ ییٚلہِ سٲنۍ بٕڈبب چھِ ٲسۍ مٕتۍ تِم چھِ ٲسۍ مٕتۍ پیدل وَسان اسلامباد دَپان گاڑٮ۪ن گاڑٮ۪ن چھنہٕ ٲسۍ مٕتۍ آسان سیٖٹطسعاتظ اَکھ بس چھےٚ ٲس مٕژ آسان تَتھ ٲسۍ آسان لُکھ کھٔتۍ مٕتۍ پٮ۪ٹھ کُن مطلب تیٖژ ٲس آسان بیٖڈ تَتھ ییٚلہِ سٲنۍ بٕڈ بَب ٲس تِمَن ہٕنٛدۍ مٲلۍ ٲسۍ واریاہ یِتھے پٲٹھۍ أزکِس دورس منٛز چھِ آز چھِ فیسلٹی آز چھُ ماڈٲرٕن زمانہٕ فیسلٹی چھِ تہٕ یہِ سوسایٹی چھِ مطلب اصٕل پٲٹھۍ أکِس أکِس گامَس منٛز چھِ ژور ژور پانژھ پانژھ سکوٗل چھِ کِہیٖرۍ چھِ أکِس أکِس محلس منز چھُ آز چھُ محلس منز أکِس أکِس گرس منٛز چھُ آسان آکھ اکھ کِہُر پَننِس آنگنس منز کہِ مطلب برٛوٗنٹھِم ہِش سختی چھَنہٕ ٹوٹل کِہیٖنۍ سۄ چھَنہٕ بروٗنٛٹھم ہِش دور چھُنہٕ کِہیٖنۍ یُتھ دور آز چھُ